تُہۍ ؤنو سا ہوٲیی جَہاز کوٗتاہ آرام دیہہ چھُ أزکِس زَمانَس منٛز بیٚیہِ کۭژَاہ آسٲیِش چھِ اَمہِ سۭتۍ اسہِ مِلان اِنسان چھُ ضروٗرَتٕکۍ سامانہٕ بَناونہٕ خٲطرٕ پرٮ۪تھ زَمانَس منٛز عقلی تہٕ ؤسیٖلٕکۍ کامہِ لاگان آمُت آون کالہٕ پٮ۪ٹھ اوس تٔمِس جاناوارن ہٕندۍ پٲٹھۍ وُہنُک شوق وَٹہِ اَنان سُہ اوس زیٹھِ زیٖوٗٹھ سَفر کم وقتس منٛز پوٗرٕ کَرُن یَژھان واریاہَس کالَس ٲس نہٕ یہِ شوق حٲمِل تہٕ لاگٕنۍ خَیٲلی وُژھ پرینٛگ وُپھ ناوٕنۍ یِمن منٛز زَن تہِ پانہٕ سفر کران اوس شوقس تَصلی دِنہٕ کہِ اَمارٕ تھُرۍ اِنسانن تِم لُکہٕ کَتھٕ یِمن منٛز پادٕشاہ ؤزیٖر آشِق یا درویش بیترِ ؤژھۍ پرینٛگن منٛز اورٕ یور یِوان گژھان ٲسۍ پھکلورَس منٛز چھِ وُژھ پرینگ یا جٲوی بس تہٕ وُپھ وارٕ کہِ اَمارٕ کہِ نٔتیٖجہٕ اَما پزِ وقت گُزرنَس سۭتۍ سۭتۍ اوس اِنسان خیٲلی دُنیاہ منٛز نیٖرِتھ پَزِ تیُتھ کانہہ سامان بَناونہٕ یَژھان یُس أمۍ سُند شوق تہٕ حاجت پوٗرٕ کٔرِتھ ہٮ۪کہِ ہا واریاہ کوٗشِش کٔرِتھ بَنو اِنسانن اکھ بوٚڑ پھۄکہٕ بال سُہ ٲسۍ باسان کانین ہُند اکھ زیوٗٹھ ٹھیپہٕ ہیوٗ اَتھ اوس نیبِرۍ کاغذ لٲگِتھ تہٕ أندٕرۍ کَنہِ کپُر اَتھ کپرَس اوس تِل یِوان چھکنہٕ ییٚلہِ اَتھ گُبارس منٛز أندرِم شانہ اوس اَمہِ سۭتۍ اوس غُبارٕ لۄتان لۄتانٕے اوس ہوہَس منٛز وُڈان ہیوان اَمہِ قٔسمٕکۍ غُبارٕ آسنو تۄہہِ ضروٗرت خاندارن لوتان اوس ہیوٗ منٛز وٕڈان ہیوان اَما کامیٲبی سۭتۍ آو اِنسانس خیال زِ یہِ غُبارٕ اَگر باسہِ کانہہ نہ تہٕ کاغذ بَغٲر مضبوٗط چیٖزن ہُند بَناونہٕ ییہِ تیٚلہِ ہٮ۪کہِ یہِ پانَس سۭتۍ بیٚیہِ تہِ کیٚنہہ وَزن دار چیٖز تُلِتھ تہٕ وُڑِتھ اَمیُک تَجرُبہٕ کوٚر ساروی برونہہ فرانس کیو دۄیو بایو تِمو گوٚنڈ أکِس مضبوٗط غُبارَس سۭتۍ اکھ ٹوٗکٕر ٹوٗکرِ منٛز بیٚہنووُکھ اکھ کٹھ اکھ کۄکُر تہٕ اکھ بطُخ یہِ مضبوٗط غُبارٕ کھۄت یہِ غُبارٕ ہیتھ تہٕ ٮسٮ۪ٹھاہ تھوٚد ییٚلہِ اَتھ غُبارَس انٛدر یِم ہوا دار آو تہٕ اَتہِ وۄتھ وارِ وارِ زٔمیٖنَس پٮ۪ٹھ تہِ کَٹھ کۄکُر تہٕ بطُخ سٲری ٲسۍ وارٕ کارٕ یہِ صوٗرتِ حالہٕ وٕچھِتھ دٔریاو اِنسانَس دِل غُبارَس منٛز ہوا گرم تھاونہٕ خٲطرٕ آیہِ پَتہٕ غُرَس منٛز دَزوٕنۍ نارٕ أنگیٖٹھ تھاونہٕ وارِ وارِ ییٚلہِ ہایڈروجن گیس مولوٗم کرنہٕ آو پَتہٕ روٗد نہٕ غُبارَن منٛز نارٕ ژَٲلِج تہٕ نارٕ تنگلَن ہٕنز ضروٗرت ہایڈروجن گیس چھُ گرم ہوا کھۄت تہِ ژۄدہ گۄنا لوٚت آسان غُبارن منٛز اوس یِہوے گیس برنہٕ یِوان ہوٲیی جَہاز بَننہٕ برٛونٛہہ یہِ دۄیو غُبارو بٲزِ سٮ۪ٹھاہ ترقی ٲس کٔرمٕژ اَما پوٚز زِ توتہِ اوس نہٕ اِنسان اَتھ کوہَس منٛز ہٮ۪کان تھٲوِتھ غُبارَس اوس ہواہَس ماتہتھ آسان یور کُن ہوا چَلہِ ہا تور کُن ؤڈِ ہا غُبارٕ تہِ غُبارَس منٛز بِہن وٲلِس اوس نہٕ اَتھ رۄکھ پھِرنُک طاقت سٮ۪ٹھاہ سونچنہٕ کرنہٕ پَتہٕ بَنووُکھ اکھ پَکھ یُس اَتھ غُبارَس منٛز لوگُکھ یہِ پَکھ چلاونہٕ خٲطر آو غُبارَس منٛز اکھ لوتوٲے سِٹیٖم اِنجن لاگنہٕ اَمہِ سۭتۍ ہٮ۪وٚکھ اِنسانَن غُبارَس اورٕ یورٕ رُکھ پھرِتھ ساروی برونہہ کوٚر سَداہ شیٚتھ سَداہ ٲٹھ ترٛےٚ عیسوی یُس منٛز غُبارس منٛز ہیٚتھ فرانسٕکۍ أکۍ غُبارٕ بازَن وُڈو أمۍ سُند ناو اوس ماوُنٹ گول فایر یِمن غُبارَن ٲسۍ ڈاک سارنٕچ کٲم تہِ یِوان ہیٚنہٕ ہوٲیی جَہازٕ آو غُبارٕ وٕچھِتھ بَناونہٕ اَردہ دسمبر پانٛژھ ترٛےٚ عیسوی منٛز کور اَمریٖکا کیو دۄیو بایو ہوٲیی جَہاز کیو گۄڈٕنیُک وُڈوُک کامیاب تَجرُبہٕ أکِس بٲیِس اوس ناو رایٹ تہٕ بیٚیِس آرول رایِٹ یِم ٲسۍ أکِس پادری سٕندۍ نیٚچِی یِمن تہِ اوس مٲلۍ سٕندۍ پٲٹھۍ مٔشیٖنہٕ بَناونُک شوق گۄڈٕ گۄڈٕ ٲسۍ تِم رنگ سازٕ پَتہٕ ٲسۍ سایکل بَناوان تہٕ ٲخٕر ٲٹۍ مٔشیٖن بَناونُک شوق مٔشیٖنن ہُند پروف بَناونَس منٛز وۄستاد یِہُند یہِ گۄڈٕنیُک جہازٕ وُڈنانُک تجرُبہٕ روٗز صِرف بہہ سیکَنڈن جٲری اَتھ وقتَس منٛز وُپھیٚو یہِ جَہازٕ صِرِف پٕنٛژٕہ پھُٹ دوٗر تام أمۍ تَجرُبن کوٚر دُنیاہَس یَقیٖن زِ اِنسان ہٮ۪کہِ ضروٗر ہواہَس منٛز جاناوارن ہٕندۍ پٲٹھۍ وُڈِتھ رایٹ برادرز چھُ ہوٲیی جَہازٕ کہِ اَصلی اِجاد کرنہٕ آمُت یِوان ساینَس تہٕ ٹیکنالجی ہُند برکت تہٕ کٔرۍ اِنسانن واریاہ ترقی دۄہَس راتَس تَجرُبہٕ کٔرِتھ آیہِ آواز ہُند رَفتار کھۄتہٕ زیادٕ تیٖز وُڈُن وول جَہازٕ بَناونہٕ ساینَس دانو بَنٲے راکیٹ تہٕ کھلٲیی جَہازٕ تہِ ہَوٲیی جَہازٕ چھُ تیوٗت تھوٚد کھسان زِ اَمہِ کِس وُپھ وارَس چھُنہٕ کانہہ چیٖز ٹھوٚر ہٮ۪کان کٔرِتھ بامے تھٔدۍ بال ٲسۍ تَن تھدِ کھۄتہٕ تھزٕ عمارَتہٕ ٲسۍ تن یا تھٔدۍ کالہٕ ہُتھ منٛز وُڈنہٕ خٲطرٕ چھُ اَتھ گیسولیٖن طاقت دِوان اِنسان ووٚت ووٚن زوٗنہِ تہِ سَیارن پٮ۪ٹھ نوکھٕ تہِ نٔے تَجرُبہٕ چھِ جٲری ہوٲیی جَہازٕ چھُ واریاہ فٲیدٕ مند اِنسان چھُ ہٮ۪کان اَتھ منٛز رٮ۪تن ہُند سَفر گٲنٹن منٛز تہٕ گٲنٹن ہُند سَفر مِنٹن منٛز کٔرِتھ سَفر کرن وٲلِس چھُ آرام مِلان جنگی جِہازٕ چھِ جنگس دوران کامہِ یِوان لاگنہٕ وۄنۍ چھُ پایلاٹ وَرٲے جَہازٕ تہِ بَناونہٕ آمٕتۍ ہوٲیی جَہازٕ چھُنہٕ صِرف اِنسانن اَکہِ جایہِ پٮ۪ٹھ بیٚیس جایہِ نِوان تہٕ اَنان بٔلکہِ چھُ مال تہِ اورٕ یورٕ ساران